تُہۍ چھِو وَنان یُس مےٚ ٹرینہِ سَفر چھُ کوٚرمُت سُہ چھُ مےٚ کوٚرمُت جموں پٮ۪ٹھٕ بانِحال تانۍ سُہ چھُ آسان سُہ سَفر چھُ مےٚ روٗدمُت سُہ سَفر چھُ مےٚ واریاہ اَصل روٗدمُت تَتھ منٛز چھُ مےٚ واریاہ اینجایمینٹ تہِ کٔرۍ مٕژ تہٕ یُس ترینہِ چھ آسان اَتھ چھِ آسان ویٖلٕز چھِ اَتھ آسان اِنجن چھِ اَتھ آسان یا سیٖٹٕس چھِ اَتھ آسان بیٚہنٕچ جاے پَتہٕ چھِ ٹرینن تہِ پَنٕنی پَنٕنۍ الگ الگ قٕسٕم الگ الگ ٹرینہٕ پَنٕنۍ پَنٕنۍ ٹرینہٕ چھِ الگ الگ قٕسٕم لایِک میٹرو ٹرین میٹرو ٹرین چھِ یا بُلیٹ ترین چھِ واریاہ قٕسمٕچ ٹرین چھِ تہٕ مےٚ چھُ یُس مےٚ سُہ سَفر چھُ روٗدمُت سُہ چھُ واریاہ اَصٕل روٗدمُت یُس مےٚ ٹرینہِ منٛز چھُ کوٚرمُت جموں ٹُو بانِحال تَتھ منٛز چھُ مےٚ واریاہ مَزٕ آمُت تَتھ منٛز سُہ اوس مےٚ سُہ چھُ مےٚ اوسمُت زندگی ہُند گۄڈٕنیُک ٹرینہِ ہُند سَفر تَمہِ پَتہٕ چھِ مےٚ واریاہ سَفر کٔرمٕتۍ مَگر یُس سُہ چھُ اوسمُت سُہ چھُ مےٚ زندگی ہُند گۄڈٕنیُک ٹرینہِ منزُک سَفر اوسمُت تَتھ منٛز چھُ مےٚ واریاہ اینجایمینٹ کورمُت مےٚ چھُ سُہ پَسند آمُت سُہ سَفر یُس مےٚ کوٚر بانِحال جموں ٹُو بانِحال سُہ اوس اکھ اَصل سَفر بیٚیہِ تَتھ سیٖنری ٲسۍ اَصٕل تَتھ منٛز بیٚیہِ اوس ایڈوینچرَس مَزٕ آو مےٚ تَتھ منٛز واریاہ